وعلیکُم السلام عادِل صٲب تُہۍ چھُو ٹھیٖک شُکُر خۄدایَس کُن تُہۍ چھُو ٹھیٖک پٲٹھۍ کیٛاہ چھُو کران آ بَتہٕ پھٔلۍہٲنَہ کھیوٚو وٕنی تُہۍ چھُو ٹھیٖک پٲٹھۍ بیٚیہِ گَرِ چھےٚ سٲری ٹھیٖک

بہٕ اوسُس بٮ۪مار مےٚ ٲس لیٖو تھٲومٕژ بٮ۪مار اوس اوسُس کووِڈ کہِ وَجہ سۭتۍ گٔے پرٛابلِم آ صحیح صحیح وۄنۍ تھٲو مےٚ لیٖوٕے مےٚ اوس یِہوٚے تَپھ وَپھ کھوٚتمُت مےٚ تھٲو لیٖوٕے مےٚ ووٚن بَچَن تہِ گژھِ اَمہِ سۭتۍ پریشٲنی اَوَے تھٲو مےٚ لیٖو تُہۍ چھُو بیٚیہِ ٹھیٖک تۄہہِ دیُتوُ بیٚیہِ آ صحیح صحیح تنٛگ کٔرۍ تیٚمۍ پَتہٕ دیُتوُ تۄہہِ کَلاس وَلاس میون ٹھیٖک پٲٹھۍ ٹھیٖک آ بہٕ اوسُس بٮ۪مارٕے بہٕ اوسُس گوٚمُت پَتہٕ ڈاکٹَرس تہِ آز پَتہٕ دوا وَوا اوٚن آ وۄنۍ کیھوٚو مےٚ دوا وَوا وۄنۍ کھیوٚو بَتہٕ پھٔلۍ ہٲنَہ تہٕ وۄنۍ کَرو آرامٕے بیٚیہِ چھُو تُہۍ ٹھیٖک پٲٹھۍ یے صحیح صحیح مےٚ چھِ پٮ۪وان پانہٕ یاد فونَن پٮ۪ٹھ اوس پٮ۪وان سورُے کَرُن بَچَن ٲسۍ پٮ۪وان بَچہٕ ٲسۍ پٮ۪وان فونَس پٮ۪ٹھ پرناوٕنۍ صحیح صحیح نَہ کَتہِ چھِ پران یِم چھِ بٔلۍ دَربٕدٔری بیٚیہِ أنِکھ اَمہِ سۭتۍ مول موج تہِ اوٚنُکھ تَنٛگ وۄنۍ مِلییِکھ فون لۄکٹٮ۪ن بَچَن تام یَنہٕ یِم آن لایِن کَلاس گٔے آ یِمَن مِلے یِمَن مِلے وۄنۍ چھوٗٹ آرام سان صحیح صحیح آ آ بیٚیہِ چھُو تُہۍ ٹھیٖک پٲٹھۍ

دۄن ترٛٮ۪ن دۄہَن چھےٚ تھٲمٕژ لیٖو فرق گژھِ یِمَن دۄن ترٛٮ۪ن دۄہَن منٛز اۭں ٹھیٖک چھُ چلو ٹھیٖک چھُ أسۍ سَمکھو سکوٗلَے بوٚموار بودوار وعلیکُم السلام